اَسلام علیکُم ییٚلہِ حظ مےٚ دۄیِم پرٛوڈکٹ اوٚن مےٚ حظ أنۍ اَکھ کٮ۪ٹٕل پاور کٮ۪ٹٕل سیمسنگٕچ یۄس حظ مےٚ وارِیاہ دوٚرج پیٚیہِ تِکیٛازِ امِچ پرٛا اَتھ حظ گٔے پرٛابلِم تہٕ اَتھ حظ گٔے کٲم گۄڈٕ حظ پٔچ یہِ ؤریس تانٮ۪تھ تَتھ منٛز حظ ٲسٕس بہٕ ہٮ۪کان چاے تہِ وٕشنٲیِتھ اَتھ منٛز تریش تہِ وٕشنٲیِتھ منٛز وارِیاہ تریش تہِ ٲسۍ ہٮ۪کان اَتھ منٛز وٕشنٲیِتھ چاے تہِ وٕشناوان تہٕ ؤریس تانۍ حظ پٔچ یہِ ٹھیٖک ؤرۍ پتہٕ ییٚلہِ دۄیِم ؤرۍ ووٚت تہٕ اَتھ حظ گٔے کٲم یہِ حظ لٔج کَم کَم چلنہِ تہٕ ٲخرس پٮ۪ٹھ گٔے یہِ بِہتھٕے پتہٕ حظ کٔر مےٚ کٲم تہٕ مےٚ حط نہِ یہِ ییٚمِس نِش مٮ۪کنِکس نِش بازر دُکان دارس نِش تمہِ حظ تھٲو یہِ شٮ۪ن سَتن دۄہن شیرنے تہٕ ٲخرس پٮ۪ٹھ ییٚلہِ تٔمۍ سۄ یہِ شِہِہر تہٕ امہِ حظ ہٮ۪تۍ مےٚ زٕ ہَتھ رۄپیہِ پتہٕ حظ پٔچ یہِ شٮ۪ن رٮ۪تن بیٚیہِ حظ یہِ شیٖرِتھ أنۍ مےٚ تہٕ یہِ حظ پٔچ پتہٕ بیٚیہِ شٮ۪ن رٮ۪تن تہٕ پتہٕ حظ گٔے یہِ بیٚیہِ خراب تہٕ نہ حظ مےٚ یہِ یِتھے کٔنۍ واپس دُکاندارس نِشن تہٕ دُکاندارن حظ کٔر کٲم تمہِ حظ تھٲو پانٛژن شٮ۪ن دۄہن یہِ شیرنے پتہٕ حظ شِہٕرنۍ تہٕ کٔرٕنۍ کٲم ییٚلہِ یہِ پتہٕ شیرٕنۍ تہٕ ہٮ۪تِن زٕ ہَتھ رۄپیہِ اِتھے کٲن حظ گٔے کٲم یہِ حظ پاے مےٚ وارِیاہ دورج اَمہِ کھۄتہٕ حظ ٲسۍ مےٚ امہِ کھۄتہٕ اگر حظ بہٕ نٔوۍ اَنہٕ ہا مےٚ حظ پے ہَہ سۄ اَمہِ کھۄتہٕ سوٚج تہٕ یٖتس نہٕ یہِ آیہِ تِیٖتِس پاے اَتھ پونٛسہٕ یورٕ واپس دِنۍ شٮ۪ہرنس کیٛازِ یۄس مےٚ یہِ کٮ۪ٹٕل أنۍ ییٚمہِ ساتہٕ مےٚ یہِ أنۍ ییٚمہِ ساتہٕ مےٚ یہِ أنۍ تمہِ حظ دوٚپ یہِ چھِ وارِیاہ اَصٕل اَتھ نٮ۪رِ یہِ اَتھ گِژھِ کٲم یہِ گَژھِ نہِ زٕہٕنۍ تہِ خراب مگر ییٚلہِ مےٚ یہِ وارِیاہ خراب یہِ نہِ حظ یہِ مطلب ؤرِیس پٔچ یہِ تھیٖک پٲٹھۍ ؤہٕرۍ پتہٕ حظ گٔے یہِ وارِیاہ خراب تہٕ ییٚمے مےٚ سۭتۍ مےٚ مطلب شیٚیہِ شیٚیہِ ریتۍ پاے یہِ دُکاندارس ہاوٕنۍ تہٕ دُکاندارن ہٮ۪ن أمِس تَمہِ کھۄتہٕ زیادٕ پونٛسہٕ مگر ٹھیٖک گٔے نہٕ یہِ کِہیٖنۍ تہِ نہٕ ٲخرس پٮ۪ٹھ سٕنۍ مےٚ یہِ سٲری ٲخرس پٮ۪ٹھ مےٚ دِژٕ مےٚ یہِ تٔمسٕے دُکاندارس یہِ گٔے دوٚپمَس یہِ گٔے یہِ گٔے ژےٚ تِکیٛازِ یۄس یہِ کٮ۪ٹٕل چھِ یہِ حظ گٔے خراب اِس لیے یۄس یہِ دُکاندارس یہِ کٮ۪ٹٕل مےٚ نی تہٕ یہِ حظ گٔے خراب یۄس مےٚ یہِ کٮ۪ٹٕل أنۍ یہِ حظ ٲسۍ وارِیاہ اَصٕل ٲسۍ یہِ بَسان گۄڈٕ مگر ییٚلہِ مےٚ یہِ پتہٕ أنۍ یہِ حظ ٲسۍ خراب گٔمٕژ تہٕ پتہٕ پتہٕ ییٚلہِ مےٚ یہِ دُکاندارس نِش نی دُکاندارن ہٮ۪تۍ اَتھ تمہِ کھۄتہٕ وارِیاہ پونسہٕ تہٕ ییٚمہٕ سۭتۍ مےٚ یہِ امہِ کھۄتہٕ اَمہِ کھۄتہٕ کمسٕے یِہے یہِ کٮ۪ٹٕل مگر ییٚلہِ مےٚ دُکاندارس نِش نی یہِ تمہِ حظ کٔر اَتھ کٲم تمہِ حظ ہٮ۪تۍ اَتھ اَمہِ کھۄتہٕ زیادٕ پونٛسہٕ تہٕ شٮ۪رنس لٔگۍ اَتھ اَمہٕ کھۄتہٕ زیادٕ پونٛسہٕ پتہٕ حظ اوس مےٚ پھیران بہٕ ٲسٕس دَپان مےٚ کیٛاز کَراے نہٕ کٲم مےٚ کیٛازِ کَراے نہٕ کٲم مےٚ ہیژاے یہِ نٔوۍ کٮ۪ٹٕل یہِ تھاے مےٚ أتی تہٕ ییٚمہِ سۭتۍ حظ گوٚو وارِیاہ نۄقصان گوٚو اَتھ پاے مےٚ تَمہِ کھۄتہٕ ژٔر پونٛسہٕ بَرٕنۍ تہٕ گۄڈٕ ییٚلہِ مےٚ یہِ أنۍ تہٕ تمہِ ساتن پٔچ یہِ وارِیاہس ٹایمس اَصٕل پٲٹھۍ تہِٕ بیٚیہِ حظ کٔر مےٚ کٲم یِموکمپٔنی والو ووٚن مےٚ وَ گۄڈٕنٮ۪تھٕے دۄپُکھ اَتھ نٮ۪رنہٕ تیوٗتاہ ٹایم کِہیٖنۍ مگر یِمو حظ مون نہٕ کِہیٖنۍ نہٕ مےٚ دوٚپ اَدٕ کیٛاہ وٕچھو اَتھ مَہ نٮ۪رِ ٹایم مگر اَتھ درٛاو کِہیٖنۍ ٹایم ییٚمہِ سۭتۍ حظ مےٚ وارِیاہ نۄقصان گوٚو تہٕ اَمہِ کھۄتہٕ اسے مےٚ أنۍ مٕژ بَدل مگر یہِ گٔے یۄس یہٕ کٮ۪ٹل چھِ یہِ حظ اَتھ درٛاو نہٕ مےٚ اَتھ درٛاو نہٕ مےٚ کِہیٖنۍ تہٕ ٹایم ییٚمہٕ سۭتۍ مےٚ نۄقصان تہٕ گوٚو یہِ اوس یہِ دۄیم یُس مےٚ دۄیم اٮ۪کٔسپیریَنٔس ٲسۍ یُس مےٚ یہِ دۄیِم پرٛوڈکٹ اوٚن یہِ حظ اوس وارِیاہ خراب اَمہِ سۭتۍ اَکھ گوٚو مےٚ پانس تہِ نۄقصان بیٚیہِ آو نہٕ مےٚ فٲیدٕ تہِ کِہیٖنۍ نہٕ اَمہِ سۭتۍ حظ آو نہٕ مےٚ کِہیٖنۍ فٲیدٕ اَتھ پیو مےٚ نۄقصانٕے اوٚت دِیُن اَتھ پے مےٚ وارِیاہ پونٛسہٕ تہِ یورٕ تہِ وا یورٕ تہِ دِینۍ ییٚمہِ سۭتۍ مےٚ نۄقصان گوٚو گۄڈٕنٮ۪تھٕے گٔے یہِ خراب گۄڈٕنٮ۪تھٕے گٔے یہِ خراب دُکاندارس پاے مےٚ اَمہِ امہِ کھۄتہٕ زیادس ٲسۍ نہٕ مےٚ أنۍ مٕژ کِہیٖنۍ یِتاہ پونٛسہٕ شیہر نس لٔگۍ ییٖتیاہ پونٛسہٕ اَتھ ییٖتیاہ پونٛسہٕ اَتھ شیہرنس لٔگۍ یِم یہِ حظ ٲسۍ نہٕ کالٹی تہِ اَصٕل کِہیٖنۍ مِٹیٖرل تہِ اوس نہٕ اَتھ کِہیٖنۍ